بہٕ چھَس کَران یوٗ ٹیٛوٗب یوٗٹیٛوٗبَس پیٚٹھ فالوٗ اَکھ چَنل تتھ چھُ ناو ہانٛڈی باے باجی تتھ پیٚٹھ چھِ تِم نٔوۍ نٔوۍ ریٚسپیٖز ہیٚچھناوان تتھ مَنٛز چھِ تِم ہیٚچھناوان پاکِستانی ریسپیٖز واریاہ زیادٕ بیٚیہِ فاریَن فُڈ تہِ چھِ تِم ہیٚچھناوان تتھ مَنٛز اِنسٹاگرٛامَس پیٚٹھ تہٕ حظ چھَس بہٕ کَران پیج فالوٗ واریاہ نٔیہِ نٔیہِ ریٚسپی بَناونہٕ خٲطرٕ بہٕ چھَس واریاہ زیادٕ شوقیٖن کھیٚنَس چَیٚنَس مَنٛز بَچپَن پیٚٹھٕے اوس مےٚ شوق کھیٚن چیٚنُک ییٚلہِ بہٕ لۅکٕٹۍ ٲسٕس بہٕ اگر کُنہِ جایہِ ٲسٕسم کیٚنٛہہ نوٚو چیٖز ٹرٛے کَران کھیٚوان پَتہٕ ٲسٕس بہٕ گَرٕ یِوان بہٕ ٲسٕس گَرٕ یِوان تہٕ ٲسٕس سۅ کَران ٹرٛے بَناونٕچ تہٕ ہیٚچھنٕچ اَز تہِ چھُ مےٚ یہِ عادَت اگر بہٕ کُنہِ ریٚسٹورَنٹ گَژھٕ تَتہِ وُچھٕ بہٕ کانٛہہ نوٚو چیٖز چھَس بہٕ چاہان کہِ بہٕ گٔژھٕس یہِ ہیٚچھِنۍ پَتہٕ چھَس بہٕ یوٗ ٹیٛوٗب پیٚٹھ وُچھان تہٕ پَتہٕ فالوٗ کَران تتھ مَنٛز کیٛاہ کیٛاہ چھُ آسان ترٛاوُن تہٕ بَناوان چھَس یوٗٹیٛوٗبَس پیٚٹھ چھِ مےٚ واریاہ چیٖز ہیٚچھمٕتۍ یِتھٕ کٔنۍ زَن تہِ تنٛدوٗری چِکَن چھُ ہیٚوچھمُت وازوان وازوانَس مَنٛز تہِ چھِم ہیٚچھمٕتۍ یَکھٕنۍ بَناوٕنۍ چھِم ہیٚچھمٕتۍ یَکھنہِ مَنٛز چھِم واریاہ ٹایپس ہیٚچھمٕتۍ واریاہَن قٕسمَن ہٕنٛز یَکھٕنۍ لگ یِتھٕ کٔنۍ زَن أسۍ ہیٚکو مازَس تہِ یَکھٕنۍ لٲگِتھ سِمپل یا أسۍ کِتھٕ کٔنۍ چھِ ماز اگر دَگو گۅشتاب تتھ کِتھٕ کٔنۍ چھِ أسۍ یَکھٕنۍ بَناوان یا سَبزیو مَنٛز چھِ أسۍ پھوٗل گوٗبی یَکھٕنۍ بَناوان یا أسۍ چھِ اَلہٕ یَکھٕنۍ بَناوان تِم چیٖز چھِ مےٚ ہیٚچھمٕتۍ یوٗ ٹیٛوٗب پیٚٹھ یا کانتی کِتھٕ کٔنۍ چھِ أسۍ بَناوان چِکَن کانتی کِتھٕ کٔنۍ چھِ أسۍ بَناوان تُجَن کُس مَسالہٕ چھِ أسۍ ترٛاوان یِم چیٖز چھِ مےٚ سٲری یوٗ ٹیٛوٗب پیٚٹھٕ ہیٚچھمٕتۍ یوٗ ٹیٛوٗب پیٚٹھ چھَس بہٕ کیٚنٛہہ یِم نہٕ أسۍ پَنٕنہِ کٔشیٖرٕ مَنٛز چھِ ریٚسپی بَناوان کِہیٖنٛۍ تِم تہِ چھِ مےٚ یوٗ ٹیٛوٗب پیٚٹھ ہیٚچھمٕتۍ یِم نیٚبرِم ریٚسپی چھِ آسان یِتھٕ کٔنۍ زَن مِکسِڈ یِم سِنۍ ییٖتیٛاہ تہِ سَبزی چھِ تِمَن ہٕنٛز ریٚسپی چاہے پھوٗل گوٗبی چھِ ٹَماٹر چھِ شِملا مِرٕچ چھِ یا یا أسۍ ٹَماٹر چھِ ترٛاوان شِملاہ مِرٕچ چھِ ترٛاوان یا مَشروٗمز چھِ تِمَن ہٕنٛز سبزی کِتھٕ کٔنۍ چھِ أسۍ مِکسٕڈ بَناوان یہِ چھُ مےٚ ہیٚوچھمُت یوٗ ٹیٛوٗب یوٗ ٹیٛوٗب کیٚو ویٖڈیوسٕے سۭتۍ یُتھُے بہٕ کُنہِ جایہِ چھَس گَژھان پتہٕ چھَس بہٕ تَتہِ کانٛہہ نٔو ڈِش کَران ٹرٛے تَمہِ سۭتۍ چھِ مےٚ ماٹٕویشَن میلان بیٚیہِ چھَس بہٕ اِنَسپایَر بہٕ چھَس دَپان بہٕ تہِ بَناوہا یہِ مےٚ چھُ واریاہ شوق بَڈان کہِ نا بہٕ تہِ کَرٕہا یہِ ٹرٛے تَمہِ موٗجوٗب تَمہِ موٗجوٗب چھَس بہٕ پَتہٕ یوٗٹیٛوٗبٕچ یوٗٹیوٗبَس پیٚٹھ تِم سٔرٕچ کَران تَمہِ پَتہٕ چھَس بہٕ ٹرٛے کَران پَنٕنِس کِچنَس مَنٛز اگر نہٕ مےٚ کانٛہہ مَسالہٕ یا کیٚنٛہہ چھُ سمٕج یِوان بہٕ چھَس سُہ پَنٕنہِ ممی وَنان آ پَتہٕ چھَس بہٕ تٔمِس گۄڈٕ چھَس بہٕ ممی سۭتۍ کَران یہِ ڈِسکَس کہِ یتھ مَسالَس مَطلَب کُس کُس مَسالہٕ چھُ اَسہِ گَرَس مَنٛز اَیٚویلیبٕل آسان کُس مَسالہٕ کِتھٕ کٔنۍ چھِ ترٛاوان تہٕ تَمہِ پَتہٕ چھَس بہٕ سُہ یوٗز کَران اگر نہٕ کُنہِ وِز کانٛہہ مَسالہٕ اَیٚویلیبٕل چھُ آسان تیٚلہِ چھَس بہٕ پَنٕنن باین وَنان تِم چھِ مارکیٚٹ پیٚٹھ اَنان تہٕ تَمہِ پَتہٕ چھَس بہٕ تِم ترٛاوان بیٚیہِ ٲسۍ مےٚ اَکھ خۄش گَژھان کہِ نیٚبرِم یۅس اَسہِ کٔشیٖر نیٚبر چھ رازماہ دال رَ بَناوان تِم چھِ سۄ واریاہ ٹیسٹی بَناوان سۄ چھِ مےٚ ہیٚچھمٕژ سُپیٚشلی وَنٛدَس مَنز چھِ أسۍ زیادٕ دال کھیٚوان ییٚتہِ تہٕ سۄ چھِ مےٚ سُپیٚشلی یوٗ ٹیٛوٗب پیٚٹھ ہیٚچھمٕژ سُہ کِتھٕ کٔنۍ کیٛاہ چھُ بَناوان تَتھ کِتھٕ کٔنۍ چھِ تَڑکا وَڑکا لَگاوان یا ٹَماٹر تَڑکا یا یا چھِ أسۍ تتھ گَنڈٕ ترٛاوان تِم کِتھٕ کٔنۍ چھِ تتھ سُہ مِکٕس کَران یا تتھ چھِ منٛزٕ تھوڑا سبزی تہِ کُنہِ وِزِ مِکٕس کَران سُہ چھُ مےٚ ہیٚوچھمُت یوٗ ٹیٛوٗب پیٚٹھٕے مَشروٗم کِتھٕ کٔنۍ چھِ أسۍ نَیَن سِٹایلَن مَنٛز بَناوان یا مےٚ چھ یوٗ ٹیٛوٗب پیٚٹھ ہیٚوچھمُت مَشروٗم مَشروٗم چھِ مےٚ بَنیٛٲمٕتۍ تتھ پیٚٹھ مَشروٗم کِتھٕ کٔنۍ چھِ أسۍ خۅشٕک خۄشٕک تَلان سُہ چھُ مےٚ یوٗ ٹیٛوٗب پیٚٹھٕے ہیٚوچھمُت بیٚیہِ چھِ مےٚ تنٛدوٗری مَشروٗم کِتھٕ کٔنۍ چھِ بَناوان تِم چھِ مےٚ سارِوٕے کھۄتہٕ زیاد فیورِٹ یا تنٛدوٗری پنیٖر تِم تہِ چھِ مےٚ ہیٚچھمٕتۍ یوٗ ٹیٛوٗب پیٚٹھٕے یِم زَن نیٚبرٕ چھِ زیاد فیمَس سانہِ کٔشیٖر مَنٛز چھِنہٕ سانہِ کٔشیٖر مَنٛز چھِ زیادٕ نان ویٚجی کھیٚوان کٔشیٖر نیٚبر چھِ زیاد ویٚجی کھیٚوان اِسلیے چھَس بہٕ چاہان کہِ ویٚجَس مَنٛز زیادٕ زیادٕ ٹرٛے کَرُن کیٛازکہِ اَسہِ چھ میٛون برادَر لۅکُٹ سُہ چھُ زیاد نان ویٚج کھیٚوان کِہیٖنٛۍ سُہ چھُ اَکثر کَران ویٚجی تیٚمِس چھِ اکسل اَکثر گَژھان ویٚج خۄش بیٚیہِ چھَس بہٕ ہیٚچھان بَناوُن بِریانی مَٹَن بِریانی سُہ تہِ چھُ مےٚ ہیٚوچھمُت یوٗ ٹیٛوٗب پیٚٹھٕے بَناوُن مَٹَن بِریانی کِتھٕ کٔنۍ چھِ أسۍ بَناوان یا دَم بِریانی کِتھٕ کٔنۍ چھِ أسۍ بَناوان یِم سٲریٚے ریٚسپی چھِ مےٚ یوٗ ٹیٛوٗب پیٚٹھٕ وُچھمَژٕ پَتہٕ چھِ مےٚ گَرٕ پَنٕنِس کِچنَس مَنٛز فالوٗ کٔرمٕتۍ اگر مےٚ کُنہِ وِِزِ کانٛہہ کَنفیٛوٗجَن چھُ گَژھان بہٕ چھَس پَنٕنہِ ماجہِ وَنان یا پَنٕنہِ نانہِ وَنان